بہٕ چھَس باغبٲنی پَنٕنِس باغس منٛز کران بہٕ چھَس اَتھ منٛز واریاہ قسمہٕ پوش بَناوان بہٕ چھَس یِم پوش تھل پتہٕ کٕنان تہٕ أڈۍ چھَس ہمساین تہِ دِوان